اوٚترٕ کوٚر مےٚ اکھ پروڈکٹ اکھ آرڈر ٹی شٲٹ اکھ کَرے مےٚ آرڈر اَکہِ شاپِنٛگ ایٚپہِ پٮ۪ٹھ بہٕ ہٮ۪کہٕ نہٕ شاپَنٛگ ایپ ہنٛد ناو ؤنِتھ کیٚہہ تہٕ پروڈکٹ ییٚلہِ مےٚ وُچھ ایٚپلِکیشنہِ پٮ۪ٹھ اوس پرڈکٹ واریاہ اَصٕل باسان سایز تہِ اوس مےٚ کوٚرمُت ٹھیٖک آرڈر یُس مےٚ پانَس سایز لگان چھُ تہٕ یِتھ پٲٹھۍ باسیٚو مےٚ سُہ شاپِنٛگ ایپ پٮ۪ٹھ واریاہ اَصٕل مَگر ییٚلہِ سُہ آرڈر ووٚت گۄڈٕنیتھٕے گٔیے تَتھ پرابلِم گوٚو سُہ آرڈر واریاہ لیٹ ڈیلِور یِتھ اوٚسُکھ ہوٚومُت پانٛژھ یا شیٚے دۄہ سُہ ووٚت دہہِ دُہۍ پَتہٕ سُہ آرڈر مےٚ نِش گۄڈٕنیٚتھٕے گوٚو یہِ مَسلہٕ زِآرڈر ووٚت واریاہ لیٹ مےٚ نِش دوٚیِم پرابِم کیاہ ٲسۍ آرڈرَس منٛز تمِچ کالٹی ٲسۍ واریاہ خراب سُہ اوس نہٕ اَصٕل کالٹی ہُنٛد میٹیٖریل کینٛہہ تَتھ اوٚس نہٕ میٹیٖریل گوٚومُت اَصٕل کیٚنٛہہ واریاہ خراب ٹی شٲٹ ٲسۍ سۄ تہٕ یُس مےٚ ایپلِکیشنہِ پٮ۪ٹھ واریاہ اَصٕل ٹی شٲٹ باسیے سۄ کھٔژ نہٕ مےٚ پتہٕ خاص پسنٛد کِہیںی تہٕ تٔمۍ کوٚر نَس بہٕ واریاہ زیادٕ ڈِسایٚپوٚینٛٹ تٔمۍ ٹی شاٹہِ ایکس ایل سایز أسۍ مےٚ ٹی شٲٹ کٔرمٕژ آرڈر سایز ووٚت برابر سُیٕے مَگر کالٹی ٲسۍ نہٕ تَمہِ ٹی شاٹہِ ہنٛز تِژھ کیٚنٛہہ یِژھ لاگٕنۍ لایَق ٲسۍ نہٕ سۄ کیٚنٛہہ تہٕ پٮ۪ٹھ ٲسۍ تَتھ بیاکھ مَسلہٕ یُس تَتھ رنٛگ اوس سُہ اوس واریاہ ڈِفرنٛٹ یُس مےٚ آرڈر اوس کوٚرمُت تمہِ نِش اوس واریاہ ڈِفرنٛٹ